فِیَر پٕلے تہٕ سَپوٹٕسمینشِپ چھِ ضٔروٗری أکِس اِنسانس ییٚلہِ سُہ اکھ گیم آسہِ گنٛدان زیادٕ تَر اگر أسۍ وٕچھو تَمی ساتہٕ ییٚلہِ سُہ کیٛاہ چھِ اَتھ وَنان أکِس جایہِ آسہِ گنٛدان کانٛہہ کمپٕٹشَن گیم یا بہٕ وَنہٕ یِتھ پٲٹھۍ کہِ ییٚلہِ سُہ کمپِٹشَنَس منٛز آسہِ تی چھِ أکِس گیمہِ خٲطرٕ کرٛوٗشَل تہِ تہٕ ضٔروٗری تہِ آسان تِکیٛازِ اَمہِ سۭتۍ چھِ بٕروٗس تہٕ اَکھ عزت یِمہِ پِلیَر چھِ تِمَن پانہٕ ؤنۍ بنان فِیَر پٕلے یَس منٛز چھِ آسان گۄڈٕنٮ۪تھٕے اَتھ منٛز گَژھِ أکِس نفرٕ یا پٕلیَر یُس آسہِ یہِ گَژھِ أمِس گَژھِ گیمہِ کُن آسُن اکھ عزتھ رٮ۪سپٮ۪کٹ تہٕ یِم روٗلٕز آسَن تِم چھِ أمِس اپناوٕنۍ اَتھ گیمہِ منٛز بیٚیہِ کیٛاہ چھِ کَرٕنۍ کٲم بیٚیہِ گَژھِ أمِس تیُتھ اصٕل بِہیویَر آسُن تِکیٛازکہِ تَمہِ آیہِ گَژھِ أمِس بِہیویَر آسُن کہِ یہِ گژھِ رٮ۪سپٮ۪کٹ کَرُن پرٛموٹ زیادَے کھۄتہٕ زیادٕ یا بہٕ وَنہٕ کہِ باقیَن خٲطرٕ گَژھِ أمِس اٮ۪مپیتھی آسٕنۍ اگر ہارِ کانٛہہ نفر تٔمِس گژھِ یِہوٚے وَنُن کہِ سہلٕے چھُنہٕ کیٚنٛہہ پَروایہِ چھُنہٕ اَمہِ پَتہٕ اگر أسۍ کَتھ کَرو گۄڈٕنٮ۪تھٕے اگر أسۍ وٕچھو کیٛازِ چھےٚ ضٔروٗری فِیَر پٕلے اگر بہٕ گۄڈٕنٮ۪تھٕے کَتھ کَرٕ اَمہِ سۭتۍ چھِ اکھ اصٕل پازِٹیوٗ ماحول بنان مطلب فِیَر پٕلے تہٕ سَپوٹٕسمینشِپ یہِ چھِ سیف آسان اَتھ منٛز چھُ اکھ نفر یُس چھُ سُہ چھُ اٮ۪نٛجاے کَران ییٚتہِ پٕلیَر چھِ آسان اکھ أکِس سۭتۍ گِنٛدان بیٚیہِ اگر أسۍ وٕچھو اگر نہٕ یِم آسَن گیمہِ منٛز کِہیٖنۍ یِم ویلیوٗ آسَن گیمہِ منٛز کِہیٖنۍ تہٕ گیم ہٮ۪کہِ کنوٲٹ گٔژھِتھ لڑایہِ منٛز وارس منٛز تَتہِ کیٛاہ ہٮ۪کہِ گٔژھِتھ چیٖٹِنٛگ ہٮ۪کہِ گٔژھِتھ یا تَمہِ آے اَن سَپوٹٕسمینشِپ مطلب گَژھِ زَن آسَن کیٛاہ زٕ انجان گِنٛدان گیم پٕلیَرَن خٲطرٕ یِہوٚے تھاوُن یاد کہِ اَسہِ ہَسا چھُ بیٚکِس رٮ۪سپٮ۪کٹ کَرُن بیٛاکھ اَکھ چیٖز اَگرَے بہٕ وٕچھٕ کہِ اَتھ منٛز چھِ اَکھ عزت چھِ بنان کوٚمنِٹی منٛز اَکھ کوٚمنِٹی چھِ اَسہِ کَران تھَرٛیو کَران اَسہِ کیٛاہ ییٚلہِ پٕلیَرَن چھِ یِم یِم رٮ۪سپٮ۪کٹ چھِ ہاوان بیک گرٛاونٛڈَس منٛز یا اٮ۪کٕسپیٖریَنٕس ہاوان ییٚلہِ سَپوٹٕسمینشِپ چھِ آسان برٛونٛہہ کَنہِ اصٕل چھِ آسان کُنہِ جایہِ تَتہِ کیٛاہ چھِ گَژھان تَمہِ سۭتۍ چھِ میوٗچوَل رٮ۪سپٮ۪کٹ اَسہِ پرٛموٹ گَژھان یِم گیمِنٛگ اَپَرچُنٹیٖز چھِ تِم چھِ اَسہِ برٛونٛہہ کُن برٛونٛہہ کُن پکان بیٚیہِ اگر أسۍ وٕچھو اَکھ اِنسان سٕنٛز اَکھ پٔرسٕنَل گرٛوتھ اگر بہٕ کَتھ کَرٕ سُہ تہِ چھِ اصٕل گَژھان مطلب فِیَر پٕلے تہٕ سَپوٹٕسمینشِپ چھِ یِم چھِ کنٛٹِرٛبیوٗٹ کَران اَسہِ پٔرسٕنَل ڈٮ۪ولَپمٮ۪نٛٹ تہٕ کَمہِ سۭتۍ اٮ۪مپیتھی سۭتۍ زینُن تہٕ ہارُن چھِ اَسہِ پٕلیرَن بناوان لایِف سِکلہٕ بناوان بیٚیہِ اگر أسۍ وٕچھو یِم پٕلیَر چھِ یِم چھِ فوکس اَسہِ کَران سٮ۪لٕف اِمپرٛوٗمٮ۪نٛٹ پانہٕ ؤنی پانَس منٛز بیٚیہِ اگر أسۍ وٕچھو کہِ گیمہِ ہُنٛد چھِ یِہوٚے آسان کہِ گیم ییٚلہِ سِٹاٹ چھِ گَژھان اَتھ منٛز چھِ آسان فِیَر پٕلے کَرُن چیٖٹِنٛگ چھِنہٕ اَتھ منٛز کَرٕنۍ آسان کِہیٖنۍ یا اَکھ أکِس سُہ عزت والُن چھُنہٕ سُہ تہِ گَژھِ نہٕ اَتھ منٛز گَژھُن کِہیٖنۍ بیٚیہِ کیٛاہ چھِ آسان کَرُن بیٚیہِ گَژھِ یِہوٚے کَرُن کہِ ییٚلہِ کمپٕٹیٹِو کانٛہہ گیم گِنٛدو تَتھ گَژھِ اصٕل پٲٹھۍ سٕٹرٛکچَر تہِ آسُن فِیَر پٕلے گَژھِ آسُن تہٕ یُس زینَن وٲلِس گَژھِ شبٲشی دِنۍ یِنہٕ تہٕ ہارَن وٲلِس تہِ گَژھِ نہٕ سُہ بدخِلٲفی کَرٕنۍ کیٚنٛہہ یا کیٚنٛہہ وَنُن کہِ ژےٚ توٚگٕے نہٕ ہُہ یہِ اصٕل پٲٹھۍ تٔمِس تہِ وارٕم وٮ۪لکم کَرُن وۄنۍ اگر بہٕ وۄنۍ کَتھ وَنہٕ کہِ بہٕ وَنہٕ ییٚلہِ بیٛاکھ نفر زینان چھِ ییٚلہِ بہٕ وَنو تۄہہِ پنٕنۍ راے دِمو تۄہہِ بہٕ ییٚلہِ بہٕ زینان چھُس کانٛہہ گیم بہٕ چھُس تَمہِ ساتہٕ تھوڑا رٮ۪سپٮ۪کٹفُل روزان کہِ بہٕ چھُس دَپان بیٚکِس تہِ گوٚژھ نہٕ احساس گَژھُن کیٚنٛہہ کہِ اورٕ یورٕ کہِ مےٚ ہور یا کیٚنٛہہ اَتٮ۪تھ چھِ اَتٮ۪تھ گَژھِ اِنسانس ہٮ۪س تھاوُن ییٚلہِ اکھ اِنسان زینان چھِ تہٕ یہِ چھِنہٕ زیادٕ ہٮ۪کان اٮ۪کسایِنمٮ۪نٛٹ تہِ کٔرِتھ تِکیٛازِ اَمہِ پٮ۪ٹھ چھِ اَمہِ ساتہٕ ڈوٚپامیٖن رَش چھُ گَژھان یُس أمِس خوشی دِوان تہٕ تَمہِ نِش گَژھِ اِنسان بچُن بٔلکہِ کیٛاہ رِکاگنایِز کَرُن کہِ اَمہِ ساتہٕ گژھِ اِنسان اَکھ سِکِل پنٕنۍ تہِ یاد تھاوُن ضٔروٗری اگر أمۍ زیوٗن یہِ گَژھِ بیٚکِس تہِ مُبارکبٲدی دیُن بیٚکِس پٕلیرَس دیُن تہٕ تٔمۍ سٕنٛدٮ۪ن اٮ۪فٲٹَن تہِ شابٲشی دِنۍ نَہ ژےٚ کَرییَتھ اٮ۪ٹٮ۪مٹ اصٕل روزنُک اٮ۪ڈِشنٔلی کیٛاہ کَرو أسۍ کَتھ بہٕ چھُس ییٚلہِ بہٕ زینان چھُس بہٕ چھُسَے پنٛنہِ جایہِ یہِ اکھ ماٹِویشَن تھاوان یاد کہِ نَہ مےٚ ہسا زِیوٗد اَمہِ سۭتۍ چھِ میون پان یُس چھِ سُہ چھِ پُش گَژھان اگر وۄنۍ بہٕ ہاران چھُس کُنہِ ساتہٕ کٲنٛسے چھَنہٕ ہارُن گَژھان خوش یہِ آسہِ اَسہِ پَے یہِ چھِ سُہ اکھ چیٖز یہِ گَژھِ اِنسان اَکھ نیُن کہِ اَتٮ۪تھ گَژھِ اِنسان ہیٚچھُن یا گرٛوتھ گَژھِ اَمہِ سۭتۍ کَرُن بہٕ چھُس پنٕنۍ کَتھ وَنان اگر بہٕ ہاران چھُس بہٕ چھُس روزان فوکَس کہِ فوکَسٕڈ چھُس بہٕ روزان کہِ بہٕ کِتھ پٲٹھۍ یِم گیمہِ منٛز واپس یا مےٚ کِم غلطی گٔے تِمو غلطِیو پٮ۪ٹھ چھُس بہٕ ہیٚچھان یا بہٕ چھُسَے یہِ تہِ وَنان کہِ مےٚ کتٮ۪تھ کُس سِٹٮ۪پ اوس تُلُن تہٕ کُس سِٹٮ۪پ لگو مےٚ سُہ گوٚو فیل تَتٮ۪تھ تہِ اوس مےٚ بیٛاکھ سِٹٮ۪پ لگاوُن مگر مےٚ لگو نہٕ گوٚو سُہ چھُس بہٕ پتہٕ پوسٹ گیمہِ پتہٕ چھُس بہٕ آسان اٮ۪نَلایِز کَران پتہٕ چھُس بہٕ بیٚکِس گیمہِ منٛز کوٗشِش کَران کہِ یِم مےٚ پٔتۍمیو گیمہِ منٛز گٔے غلطی بہٕ چھُس یَژھان تِم کیٛاہ دوٗر کرنہِ تہٕ یہِ تہِ چھُس بہٕ دٮ۪ماغس منٛز تھاوان کیٛاہ سُہ کِم پایِنٛٹ ٲسۍ یا سُہ کِم چیٖز ٲسۍ یِم اَپونٮ۪نٛٹ یُس اوس میون تٔمۍ کوٚر تھوڑا زیادٕ تہٕ مےٚ کوٚر نہٕ سُہ کِہیٖنۍ بہٕ چھُس یہِ کَران پایِنٛٹ کانٛہہ اٮ۪پرِسیشَن چھُس بہٕ دِوان پنٛنٮ۪ن سِکلَن ییٚلہِ بہٕ ہاران تہِ چھُس تِکیٛازِ بہٕ چھُس دَپان نَہ اگر مےٚ ہور تہِ چَلو ہُتھ ووٚن ہُتھ کرٕ بہٕ ٹھیٖک یِم مےٚ غلطی گٔیہِ تِم تہِ سُدھراو بہٕ مگر بہٕ وَنہٕ یہِ بہٕ دِمہٕ پانَس یہِ شَبٲشی یِم سِکلہٕ مےٚ لگاے تِم تہِ لگاے مےٚ اصٕل گوٚو لاسٹٕلی وَنو تۄہہِ بہٕ یِہوٚے کہِ أکِس گیمِنٛگ کوٚمنِٹی منٛز اکھ گَژھِ سِٹٮ۪نٛڈاڈ گَژھِ آسُن نَیَن پٕلیرَن اصٕل اَسہِ پَزِ پرٛموٹ کَرُن پَنُن کَلچَر تہِ سۭتۍ سۭتۍ